سُومِنٛگ چھِ سانہِ صحتہٕ خٲطرٕ اَصٕل بہتریٖن اَکھ ایٚگزَرسایز اگر کٲنٛسہِ پَنُن صحت آسہِ بناوُن پَنُن صحت آسہِ بناوُن سُہ ہیٚکہِ سُہ گژھِ سُومِنٛگ تہِ ہیٚچھُن سُومِنٛگ سۭتۍ چھُ تُہٕنٛز یُس یہِ برٛیٖدِنٛگ چھِ یۄس یہِ شاہ کھالُن تہٕ والُن چھُ اَمہِ سۭتۍ اَصٕل گژھان سُہ چھُ کاہ پگاہ خۄدا نخواستہٕ ہاٹ اَٹیک نِش بچان